مُشتاق احمد اَسہِ اوس گژھُن گُلمرگ تام تُہۍ واتنٲیِو اسہِ گُلمرگ تہٕ اَسہِ ؤنۍ تو پوںٛسہٕ کۭتیٛاہ چھِ دِنۍ حظ بیٚیہِ دی تو اَسہِ یہِ پَنُن نمبر حظ یُس زَن تۄہِہ فو یَتھ بٮ۪نٛکِنٛگ کُن لِنٛک چھو حظ أسۍ ترٛاہو تۄہِہ تَمے ذٔریعہٕ پونٛسہٕ حظ